یہِ چھُ واریاہ پنٕنِس مکانس برونٛٹھ کَنۍ اکھ باغ بناوُن تِکیازِ مکانس برونٛٹھ کَنۍ باغ بناوُن چھُ آسان تِکیازِ أسۍ چھِ أتھۍ أنٛدۍ پٔکۍ آسان روزان اَسہِ چھُنہٕ پگہہ ٹایم پؠوان کَڑُن کینٛہہ کھوڑ یا یور گژھنُک تِکیازِ چھُ اَسہِ أتھہِ آسان أسۍ چھِ اَتھ پراپر کِیر ہؠکان کٔرِتھ أسۍ چھِ اتھ وقتس پؠٹھ دوا ہؠکان دِتھ وقتس پؠٹھ گاسہٕ ہؠکان لوٗنِتھ وقتس پؠٹھ گُڑٲے ہؠکان کٔرِتھ وقتس پؠٹھ ترونگ ہؠکان کٔرِتھ باقٕے باقٕے چیٖز